اَگر أسۍ کَتھ کَرو گورمینٹ سِکیٖمَز یِم کٔشیٖر منٛز ؤنکیٚس سٲنِس کشمیٖرَس منٛز چھِ تہٕ ییٚتہِ چھِ واریاہ زیادٕ ییٚتہِ چھِ نِیَر ایٚبَوٹ ایٹی سِکیٖمز یِٕم ؤنٛکیٚس ایٚویلیبل چھِ یِم سون نوجوان یُس یوٗتھ چھُ یِم ہٮ۪کان تٔمہِ سۭتۍ فٲیدٕ تُلِتھ تہٕ أسۍ کَرو کیٚنٛژن سِکیٖمَن ہٕنٛز کَتھ یِم یِم أسۍ ڈے ٹو ڈے لایفہِ منٛز وٕچھن چھِ تہٕ بیٚیہِ یَتھ ییٚمہِ سۭتۍ واریاہ زیادٕ لُکوٚو فٲیدٕ تُل وُنیُک تامَتھ اَتھ منٛز اَگر أسۍ کَتھ کَرو گۄڈٕنِچ سکیٖمہِ ہُنٛد تَتھ چھُ ناو پی ایم ای جی پی پرایم منسٹر ایٚمپلومینٛٹ جینریشَن پروگرام چھُ اَتھ ناو یَتھ منٛز اَگر کانٛہہ تہِ نوجوان یُس یوٗتھ چھُ کٔشیٖر ہُنٛد یُس اَن ایمپلایڈ چھُ ییٚمِس نہٕ نوکری چھ کیٚنٛہہ اَگر سُہ کیٚنٛہہ تہِ پَنُن کاروبار ییٚژھِ سَٹارٹ کَرُن تہٕ تٔمِس چھُ گورمینٛٹ اَتھ منٛز پوٗرٕ فٲیِدٕ دِوان پونسہٕ چھُ دِوان گورمینٛٹ تہٕ اَگر اَتھ سۭتۍ سۭتۍ چھ یُس أمِس کاروبار چھُ آسان کَرُن أمِس چھُ لون دِوان بیٚنٛک جے کے بینک یا باقٕے بیٚنک چھِ ییٚتہِ کٔشیٖر منٛز یِم تہِ بیٚنٛک چھِ یِم چھِ أمِس لون دِوان تہٕ اَتھ لونَس منٛز چھُ أمِس پَتہٕ آسان اکھ سبسڈی یۄس پانٛژھ ترٕٛہ پرسنٛٹ چھ آسان تہٕ اَگر اِنسان رۄپیہِ لچھ لون کَڑِ أمِس چھُ پیٚوان پانٛژھ ہٲٹے ساس رۄبیہِ واپَس بَرٕنۍ یہِ چھُ سکیٖم اکھ پی ایم وی جی پی سکیٖم چھ ییٚمیُک فٲیدٕ واریاہ زیادٕ نوجوانَو تُل وُنیُک تام کٔشیٖر منٛز تہٕ اَتھ سۭتۍ سۭتۍ تہِ چھ امیُک فٲیِدٕ اَسہِ تہِ تُلمُت مےٚ چھُ پانہٕ امیُک فٲیِدٕ تُلمُت تہٕ مےٚ چھُ پانہٕ لون کوٚڑمُت یُس یہِ گورمینٛٹ سَکیٖم چھ پی ایم وی جی پی أمۍ تھروٗ مےٚ چھُ پانہٕ تہِ یہِ لون کوٚڑمُت تہٕ اَمہِ سۭتۍ چھُ واریاہ فٲیِدٕ اَگر اِنسان یہِ سکیٖم پَتہ کَرِ ہا اَمہِ خٲطرٕ تہٕ لون کَڑِ کانٛہہ تہِ کاروبار ٲسۍ تن اِنسانَس سُہ ہٮ۪کہِ سُہ سٹارٹ کٔرِتھ تہٕ گورمیٚنٛٹ چُھ بَرپوٗر اَتھ منٛز تعاوُن کَران تہٕ مےٚ اوس پانہٕ پروجیٚکٹ اکھ اَسہِ تہِ چھُ بَنوومُت ؤرمہِ کَم پوسٹ یوٗنِٹ تہٕ تَتھ منٛز تہِ سُہ کوٚر مےٚ ایٚمۍ سکیٖم تھروٗ تہٕ ییٚتھ منٛز مےٚ ژور لچھ رۄبیہِ لون چھِ کٔڑۍمٕتۍ تہٕ پانٛژھ ترٕہ پرسنٛٹ چھ سبسڈی تَتھ مےٚ میٚلیٚمٕژ تہٕ سۄ سبسڈی تہِ گٔے مےٚ کریٚڈِٹ ایٚکونٛٹس منٛز اَگر أسۍ بیٚیہِ سکیٖم ہٕنٛز کَتھ کَرو یۄس کٔشیٖر منٛز چھِ سۄ گٔے منریگا چھِ ییٚتہِ بیٚاکھ گورمینٹ سکیٖم یَتھ منٛز یِم تہِ بے روزگار کٔشیٖر منٛز چھِ یِم غریٖب چھِ زیادٕ غریٖب چھِ یِم ہٮ۪کَن آرام سان یَتھ منٛز پَنُن ہَتھ دۄہ کٲم کٔرِتھ أتھۍ أسۍ أمۍ منریگا سکیٖم اَنٛدر یۄس ییٚتھ أسۍ کشیٖر کٲشِر پٲٹھۍ چھِ وَنان نَریگا اَتھ سکیٖم اَنٛدر ہٮ۪کَن تِم آرام سان پَنُن ہَتھ دۄہ ؤرۍیس یُس فاینانشل ییر چھُ یِوان اَتھ اَنٛدر ہٮ۪کَن تِم ہَتھ دۄہ کٲم کٔرِتھ تہٕ پَنُن روزگار ہیٚکَن پَکنٲیِتھ اَمہِ سۭتۍ تہِ چھُ واریاہ زیادٕ یِم بیکوٲڑ کَلاسٕے چھُ یہِ بیکوٲڑ ایریا چھ کٔشیٖرِ منٛز یِمو یِمَو چھُ اَمہِ سۭتۍ واریاہ زیادٕ فٲیِدٕ آو یِمن اَمہِ سکیٖمہِ سۭتۍ تِکیٚازِ بہٕ چُھس پانہٕ بَسان گامَس منٛز تہٕ ییٚتہِ چھِ واریاہ زیادٕ غریٖب کیٚنٛہہ لُکھ یِم یہوٚے کٲم کٔرِتھ أتھۍ سۭتۍ یُس یہِ منریگا چھُ أتھۍ سۭتۍ کٲم کٔرِتھ پَنُن روزگار بِچار کَم کیٚنٛہہ زینان چھِ تہٕ اَمہِ علاوٕ اَگر أسۍ بیاکھ وٕچھو بیاکھ سکیٖم دِژ گورمیٚنٹَن کٔشیٖر منٛز یَتھ سۄوچ بھارت مِشن یُس یۄس یِم لیٹرِن پوینٛٹ دِتِکھ ٹوٹل فُل کٔشیٖر منٛز تٔرۍ یِم غریٖب ٲسۍ بی پی ایل وٲلۍ ٲسۍ یا اے اے وے وٲلۍ ٲسۍ یِمن دِتُکھ یہِ سۄوچ بھارَت مِشن یہِ سکیٖم آیہِ اَتھ منٛز کیاہ چھُ گژھان اَتھ منٛز چھُ پیٚوان گَرس منٛز اِسانَس اکھ لیٹرِن پوینٹ بَناوُن تہٕ گورمینٛٹ چھُ اَتھ خٲطرٕ بہہ ساس رۄپیہِ دِوان تہٕ اَمہِ سۭتۍ کیاہ چھُ گژھان اَمہِ سۭتۍ چھُ اکھ یُس اوند پوٚک چھُ سُہ تہِ چھُ صاف روزان تہٕ بیٚیہِ چھُ اَمہِ سۭتۍ اَگر اِنسانَس پانہٕ پیٚیہِ ہا یہِ بَناوُن یُس لیٹرِن پویٚنٛٹ چھُ پانہٕ اَسہِ پیٚیہِ ہا چنٛدٕ منٛز اَتھ پونٛسہٕ برُن بیٚیہِ چھُ یہِ ضروٗری تِکیٚازِ اَگر أسۍ اوند پوٚک پَنُن صاف چھُ تھاوُن تیٚلہِ چھُ اَسہِ لیٹرِن آسہِ یا باقے کیٚنٛہہ تہِ آسہِ سُہ چھُ پیٚوان اَسہِ تَتھ جایہِ کَرُن ییٚتٮ۪ن نہٕ پَتہٕ گنٛدگی پھہلہِ کیٚنٛہہ اس لیے لیٹرِن پوینٛٹ تہِ چھُ واریاہ ضروٗری تہٕ اَمہِ خٲطرٕ تہِ چھُ گورمیٚنٛٹ تعاوُن کَران تِم چھِ رۄپیٚس بہہ ساس اَمہِ خٲطرٕ تہِ دِون یِم چھِ یہِ سکیٖم زٕ ترٛے یِمَن یِمن ہُنٛد اَسہِ ؤنٛۍکیٚس ڈِسکَس کوٚر تہٕ اَمہِ علاوٕ چھُ کٔشیٖرِ منٛز چھُ یُس منوج سنہا چھُ ؤنٛۍکیٚس گورنر تہٕ تٔمۍ چھُ واریاہَن سکیٖمَن ہُنٛد اَمہِ بغٲر تہِ اعلان کوٚرمُت تہٕ نِیر ایٚباوُٹ ایٚٹی سکیٖمہٕ چھِ ؤنٛۍکیٚس کٔشیٖرِ منٛز ایٚویلیبل یِمو سۭتۍ تہِ کانٛہہ تہِ یُس لڑکہٕ چھُ کٔشیٖرِ ہُنٛد سُہ ہٮ۪کہِ فٲیِدٕ تُلِتھ تہٕ واریاہو لڑکو تُل تہِ فٲیِدٕ تکیٚازِ سٲنِس گامَس منٛز اَگر أسۍ کَتھ کَرو ییٚتہِ چھُ شیٖپ ہسبنٛڈری چھُ تَمہِ تھروٗ تُل واریاہو لڑکو فٲیِدٕ تِمو أنۍ تیٖر سَبسڈی پٮ۪ٹھ یا باقے پیوان چھُ فارَم چھِ بَرٕنۍ پیٚوان تَتھ منٛز چھ تیٖر تران دٔہہ تیٖر چھ تران وُہ تیر چھِ تران یا شیٖتھ تیٖر تہِ چھِ ہٮ۪کان تٔرِتھ تَتھ چھُ پیٚوان فارم بَرُن سُہ سکیٖم تہِ چھ سۄ تہِ چھِ گوٚرمیٚنٛٹ سکیٖمٕے اکھ یتھ فارم چھِ پیٚوان بَرٕنۍ پتہٕ پیٚوان تَتھ چیٖرِ تراونہِ ییٚمِس پَتہٕ قٕسمَت آسہِ اَگر بُلاکَس منٛز نَفر زٕ ہَتھ ترٛے ہَتھ آسَن تہٕ أکِس أکِس بُلاکَس چُھ لگ بگ دٔہ ترٕٛہ یوٗنِٹ آسان پَتہٕ چھِ یِوان چیٖرِ تراونہ سۄ تہِ چھےٚ گوٚرمینٛٹ سکیٖم اکھ ییٚمہِ سۭتۍ فٲیِدٕ ہٮ۪کو أسۍ تُلِتھ شُکرِیا